سلام علیکُم سر سر ٹھیٖک چھِو حظ سر اہن حظ ٹھیٖک حظ شکر سر أسۍ حظ ڈیوٗٹی پیٹھٕے حظ سر ہیٚلٕتھ ڈِپاٹمٮ۪نٛٹٕے اتھ تھوڑا بہت کَرِہہ یہِ یپٲرۍ یِم دوٗر دراز علاقہ چھِ ییٚتہِ چھِ أسۍ زیاد پہم یِوان حظ ٹوٗرسٹہِ حظ یِم چھِ اَنوانٹِڈ ٹوٗرِسٹ یور یِوان یِمو سۭتۍ حظ گوٚو زیادٕ ڈِسٹٔرٕب یِہُنٛد یہِ ہیبِٹیٹ حظ اَسہِ اتھ کُن اگر تھوڑا بہت روک تھامہ لَگہِ ہہ اورٕ یورٕ کینٛہہ حظ ڈپارٹمنٹ طرفٕے اَسہِ کرے کوٗشِش کہِ أسۍ تراوو ایٚپلِکیشن تُہۍ کٔرِو اَتھ پٮ۪ٹھ اٮ۪کشَن یہِ گوٚژھ آسُن کینٛہہ لِمِٹڈ سپاٹ کیازکہِ یِم چھِ گَژھان حظ اَنوانٹِد تِژھن جاین ڈِسٹرب چھُ گَژھان باقی یِہُنٛد ہیبِٹیٹ حظ زیادٕ فِشِنٛگ وِشِنٛگ کران چھِ اَپٲرۍ یِمن دٔریاو بَٹھٮ۪ن پیٹھ تپٲرۍ تہِ چھِ زیاد جانوَر روزان اٮ۪ویلیبل چھِ کَرٕنۍ اورٕ تِمن چھُ ونُن نہ سا یہِ چھُنہٕ جان گَژھان وٕ کینٛہہ اَمہِ سۭتۍ چھُ گَژھان یِم یِہُنٛد ہیبِٹیٹ اورٕ یورٕ ڈِسٹٔرٕب یِم چھِنہٕ دُبارٕ یِوان کینٛہہ واریاہ واریاہ جانور مگر آز چھی نہٕ تِم یور یِوان

ٹھیٖک حظ دُبارٕ حظ کرو أسۍ اَتھ پیٹھ غور